ایلیکٹِرٛک چیٖز اگر أسۍ وَنو کِچنَس منٛز چھُ وٕنۍکٮ۪ن خٲطرٕ رایِس کُکَر لیٹٕس سے یا ایلیکٹِرٛک فلاسٕک چھِ واریاہ کامہِ چھِ گژھان واریاہ ڈِفرَنٛٹ ایکٕسپیٖرینس واریاہ الگ اَکھ تجرُبہٕ چھُ یِمو چیٖزو سۭتۍ واریاہ سہوٗلَت چھِ گژھان یِمو چیٖزو سۭتۍ اَزکِس زَمانَس منٛز بیٚیہِ چھَنہٕ اَزکِس زَمانَس منٛز تیوٗتاہ ٹایِم کینٛہہ یوٗتاہ ٹایِم اَمہِ برونٛٹھ اوس آسان اَز برونٛٹھ پانٛژھ سَتھ ؤری دَہ ؤری برونٛٹھ اوس آسان تِکیٛازِ زِندگی چھِ واریاہ فاسٹ گٔمٕژ ساروِنَے واریاہ فاسٹ چھِ گٔمٕژ نہٕ چھِنہٕ یوٗت ٹایِم آسان کینٛہہ وٕنۍکٮ۪ن چھُ اِنسان یَژھان کہِ مےٚ گژھن مےٚ گژھِ ٹایِم کَم پھُٹُن بہٕ کھٮ۪مہٕ نہٕ کینٛہہ بہٕ کھٮ۪مہٕ کَمٕے یہِ مگر مےٚ گژھِ ٹایِم کَم گژھُن کَنزیوٗم واریاہ ڈِفرَنٛٹ ایکٕسپیٖرینٕس چھِ سہوٗلَت چھُ ییٖژاہ سہوٗلَت سانٮ۪ن ماجَن یا یِم اَسہِ یِم سانہِ برونٛٹھ جَنریشن ٲس تِمَن ٲس نہٕ سۄ سہوٗلَت کینٛہہ سانہِ مٲلِس ماجہِ برونٛٹھ یُس جَنریشَن ٲس تِمَن ٲس نہٕ سۄ سہوٗلَت کینٛہہ یُس سہوٗلَت اَسہِ ایویلیبٕل چھِ وٕنۍکٮ۪ن اَسہِ چھِنہٕ تیٖژاہ سختی پٮ۪وان کینٛہہ ییٖژاہ سختی اَسہِ برونٛٹھ اَکھ زٕ جَنریشَن تِمَن آسہٕ پٮ۪وان اُوَرآل ہٮ۪کہٕ بہٕ ؤنِتھ واریاہ اَصٕل بیٚیہِ چھِ ضٔروٗرَت بیٚیہ چھِ ضٔروٗرت یوٗتاہ یوٗتاہ دور چھِ گژھان ماڈٲرنَس کُن یِم سہوٗلت چھِ ضٔروٗرت ضٔروٗرت تہٕ تِکیٛازِ زندگی چھِ واریاہ فاسٹ گٔمٕژ